وعلیکُم السلام ورحمِتُہ اللہِ وَبَرکاتہ آ سَر مےٚ اوس جِم سٮ۪نٹَر کَرُن جۄیِن اَہَن حظ اَہَن حظ سَر مےٚ ؤنِو تُہۍ فیٖس کوٗتاہ چھُ اَتہِ ایٚڈمِشَن فیٖس بَرُن اَہن حظ

اَہَن حظ ٹھیٖک چھُ

اَہَن حظ ٹھیٖک چھُ

اَدٕ حظ ٹھیٖک چھُ نہ حظ نہ حظ صبحنٕے گژھِ مےٚ باسن ٹھیٖک سُے

اہن حظ اہن حظ ٹھیٖک اہن حظ ٹھیٖک چھُ اَہَن حظ مےٚ باسان تی اَہن حظ مےٚ باسان صبحنٕے گژھِ سُلے ٹھیٖک سُہ اَہَن حظ تُلِو بیٚہِو